کٔشیٖر منٛز چھُ گورمینٹَن واریاہن سِکیٖمہٕ لانچ کَرمَژٕ یِتھ پٲٹھۍ باقٕے سِٹیٹَن منٛز گورمینٹَن چھِ سِکیٖمہٕ کٔرمَژٕ لانچ ییٚیہِ تہِ چھِ کٔشیٖر منٛز تہِ یِمن منٛز کیٚنہہ سِکیٖمہٕ چھِ آ لُکن فٲیدٕ واتناونہٕ خٲطرٕ یَتھ منٛز ناریگا چھُ بیٹی بَچاو بیٹی پَڑاو لاڈلی بیٹی چھُ یا اولڈ ایج فَنڈٕس چھُ یا فری ایجوٗکیشن ٹوٚ آل اے پی واے سِکیٖم چھِ اَوا گولڈن گارڈ چھُ یا ایُشمان بھارت چھُ بیاکھ سِکیٖم اکھ بیٚیہِ چھُ نیشنَل ہیٚلتھ مِشن چھُ یِم چھِ تِم سکیٖمہٕ یِمن یِم زَن گورمینٹَن چھِ لُکن فٲیدا فٲیدٕ واتناونہٕ خٲطرٕ اِنٹرڈوٗس کَرِ مَژٕ یِتھۍ پٲٹھۍ بیٹی بَچاو بیٹی پَڑاو چھُ کیازِ کہِ کورین ٲسۍ نہٕ زیادٕ برونٹھ کالہِ برونٛہہ کالہِ منٛز ٲسۍ نہٕ زیادٕ پَرنَس کُن دِوان اۭں اَتھ وَتھ کِہینۍ نہٕ تِم ہسا دَپان کوٗر ہسا تھاوہون گرے أمِس ہسا دِمو نہٕ اٮ۪کٕسپوجرا کیٚنہہ تہٕ بیٚیہِ اوس یہِ تہِ زٔہنَس منٛز لُکن کہِ کوٗر ہسا چھِ شوٗبان گری کورِ نہ سا چھنہٕ مارکیٹَس منٛز نییرُن کیٚنہہ کورِ ہسا چھُ گرِ أمِس چھُ چوٗلہ چوکی تانی روزُن أمِس مہدوٗد تہٕ گورمینٹَن ہسا کوٚر کورِ ہِنٛز پَڑٲے پَڑٲے منٛز واریاہ کوٚر برونٛٹھ پَکناونہٕ خٲطرٕ کوٚر واریاہ یہِ نہ مدد کوٚر گورمینٹَن تہٕ یِتھٕے پٲٹھۍ چھُ بیٚیہِ یا اولڈ ایج سِکیٖمہٕ چھِ واریاہ یا ہیٚلتھ یِم ہیٚلتھ سِکیمہٕ چھِ